نَمنَمَتھ ساس نَو شٮ۪تھ نَمنَمَتھ نَمنَمَتھ ساس نَو شٮ۪تھ اَرنَمتھ نَمنَمَتھ ساس نَو شٮ۪تھ سَتنَمَتھ نَمنَمَتھ ساس نَو شٮ۪تھ پانٛژھ نَمٛتھ نَمنَمَتھ ساس نَو شٮ۪تھ نَو شُنَمَتھ